اَسہِ حظ یہِ ؤرِیَس پوٚژھ چھِ یِوان أسۍ حظ چھِ گۄڈنٮ۪تھٕے دِوان تَس جوٗس برٛونٛٹھ ٲسۍ نہٕ جوٗس ووٗس دِوان کیٚنہہ برٛونٛٹھ ٲسۍ یِتھَے کٔنۍ دِوان تریش ہنہ ویش ؤہنہ تہٕ پَکان ٲسۍ آز حظ پٮ۪وان گۄڈٕنتھٕے جوٗس دیُن تَمہِ پَتہٕ ہَن لِپٹَن چاے تَتھ لِپٹَن چاے سۭتۍ دِوان اَنان ژوٚٹ ووٚٹ واریاہ قٕسٕم دال اَنان کیک اَنان واریاہ ژوٚٹ اَنان تہٕ دِوان چھِ اَتھ چٮ۪وان حظ چھِ سُہ لِپٹَن چاے وِپٹَن چاے چھُ دِوان تَمہِ پَتہٕ حظ چھِ کران کٲم اَنان نَمکیٖن چاے نَمکیٖن چاے سۭتۍ دِوان بازٔرۍ ژوٚٹ تہِ اَتھ گَرِچ ژوٚٹ تہِ آسہِ سۄ تہِ دِوان دال شال تہِ آسہِ سۄ تہِ اَنان تہٕ اَنان دِوان چھِ تہٕ سُہ تہِ حظ پٮ۪وان چھِ بازرَے اَنُن تَمہِ پَتہٕ حظ چھِ کہ تَمہِ پَتہٕ حظ چھِ کران کٲم دِوان پَتہٕ بَتہٕ بَتہٕ بَتَس سۭتۍ چھِ دِوان سَبزی اَنان ماز اَنان دِوان کۄکرٕ ہنہ اَنان ژامنہِ ہنہ اَنان تہٕ کھیٛا کھیٛاناوان حظ چھِن سُہ بَتہٕ تہِ اَصٕل پٲٹھۍ تہٕ کیٛاہ حظ اَمہِ پَتہٕ حظ چھِ کران کٲم پَتہٕ پَتہٕ ٲسۍ دِوان تَس پٔژھِس کران دربارا وربارا بیٚہان کران پَتہٕ دربارا وربارا اَصٕل پٲٹھۍ تَمہِ پَتہٕ ییٚلہِ سُہ پوٚژھ نیران چھُ تَس چھِ دِوان سۭتۍ تہِ کینٛژاہ اَصٕل بیگَس منٛز ڈٲلیٛا وٲلیٛا دِوان چھِس سۭتۍ تہٕ نیران چھُ پَتہٕ ہُتَتھ تام چھِس سۭتۍ تہِ چھِ گژھان اَگر زامتُر آسہِ تَتھ کِتھۍ حظ چھِ پٮ۪وان واریاہ سِنۍ بَناوٕنۍ کۄکُر چھُ بَنان ژامَن چھِ بَناوُن کباب چھِ اَنان رِستہٕ چھِ اَنان گۄشتاب چھِ اَنان تہٕ ماز چھِ اَنان تہٕ دِوان چھِ زامتٕرِس سُہ کھٮ۪ن چٮ۪ن اَصٕل پٲٹھۍ کوٗر چھُ بیٚہان زٕ ژور دۄہ زامتُر چھُ نیران خۄدا صٲبَس حَوالہٕ تہٕ پَتہٕ حظ چھِ کران پَتہٕ چھِ پٮ۪وان سَکھرٲوِتھ کٔرِتھ اَصٕل پٲٹھۍ کوٗر دِنۍ سوزٕنۍ وٲرِو تہٕ ژوٚٹ ووٚٹ پٮ۪وان اَصٕل پٲٹھۍ سۭتۍ دِنۍ تٔمِس تہٕ تہٕ تَتہِ چھُ آسان ہَش ہِہُر ہَش ہیہرَس کِتھۍ نِنۍ الگ ڈٲلۍ کیٚنہہ سۭتۍ تہم یُتھ تِم تہِ خۄش روزنَس تَتہِ اَگر عام پوٚژھ اوس تَتھ چھُنہٕ پٮ۪وان زیادٕ تہِ تِتھ پٲٹھۍ دیُن کیٚنہہ تَتھ آسہِ یِہوٚے ترٛےٚ زٕ ترٛےٚ سِنۍ دِنۍ تہٕ دِوان تَس بَتہٕ